سایڈ بِزنٮ۪س ہیٚکو أسۍ چالو کٔرتھ تہٕ ڈیری فارَم ہیٚکو أسۍ ترٛٲیِتھ سایِڈ بِزنٮ۪س ایٚنمٕل ہَسبَنٛڈری سۭتۍ تِکیازِ ایٚنمٕل ہَسبَنٛڈری اَگَر أسۍ یہِ ہسا یہِ تَتھ منٛز بِزنٮ۪س چھِ أسۍ کَران سایڈ بِزنٮ۪س ہیٚکو أسۍ تَتھ منٛز ڈیری فارَم ہیٚکو أسۍ ترٛٲیِتھ یا بیٚیہِ کیٚنٛہہ تہِ ہیٚکو أسۍ کٔرِتھ تہٕ بیٚیہ تِم کیٚنٛہہ ایٚکٕسٹرا پروڈَکٹٕس یِم أسۍ ہیٚکو یہِ ہسا یہِ مِلِتھ ہیٚکن اَسہِ تہٕ بیٚیہ ہیٚکو کٕنِتھ تِم چھِ یہِ ہسا یہِ ژامَن ہیٚکو أسۍ کٕنِتھ یا تھٔنۍ ہیٚکو أسۍ بَنٲیِتھ یا لیٚدَر ہیٚکو أسۍ بَنٲیِتھ تمہِ سۭتۍ یا گُہہ چھِ اَسہِ حٲصِل کَرُن یِمو گاوَن نِش یا موشَن نِش تہٕ سُہ تہِ ہیٚکو أسۍ حٲصِل کٔرِتھ